اگر أسۍ وٕچھو مطلب ہر کُنہِ سکوٗلَس منٛز ہر کُنہِ ٹیوٗشَن سٮ۪نٹرَس منٛز چھِ آسان کاڈنیٹر کاڈنیٹر چھِ أکِس سٹوٗڈںٛٹ سٕنٛز لایفہِ منٛز واریاہ زیادٕ اَکھ اہم رول اَدا کَران مطلب یِتھ پٲٹھۍ أسۍ ٹیٖچَر چھِ مطلب مٮ۪نٛٹٔلی کَران پرٛٮ۪پیَر فِزکٔلی تھَوان فِٹ یِتھَے پٲٹھۍ چھِ أکِس کاڈنیٹرٕ سُنٛد تہِ واریاہ زیادٕ رول أکِس طٲلبہِ علمہِ سٕنٛدِس زندگی منٛز تہٕ مےٚ چھُ واریاہ زیادٕ تِتھ تہِ مطلب طٲلبہٕ علم وٕچھمٕتۍ شُرۍ وٕچھمٕتۍ مطلب یِم کاڈنیٹرَن چھِنہٕ رٮ۪سپٮ۪کٹ دِوان کِہیٖنۍ یُس تِمَن عزت چھِ أسۍ یُس تِم عزت پَزِ اَسہِ دیُن أسۍ چھِنہٕ تِمَن سُہ عزت دِوان کِہیٖنۍ تہِ نہٕ کیٛازِکہِ اَسہِ چھُ باسان کہِ یِم چھِنہٕ اَتھ قٲبِل کِہیٖنۍ تہِ نہٕ مگر یہِ چھِ سٲنۍ غلط سونچ مطلب اگر أسۍ وٕچھو أکِس سکوٗلَس منٛز اَکھ کاڈنیٹر نیٹر تہٕ أکِس ٹیوٗشَنَس منٛز اَکھ کاڈنیٹر چھُ واریاہ زیادٕ اہم مطلب یُتھُے أسۍ ٹیوٗشَن سٮ۪نٹر چھُ گژھان مطلب پَتہٕ چھِنہٕ آسان تَتہِ ٹیٖچَر ایٚولیبٕل کِہیٖںۍ تہِ نہٕ تَتہِ آسہِ نہٕ ٹیٖچَر صرف کِہیٖنۍ تہِ نہٕ پَتہٕ چھِ أسۍ کاڈنیٹرَس نِش گژھان پَتہٕ چھِ أسۍ تِمنٕے وَنان کہِ ٹیٖچَر کَتہِ چھُ مطلب سُہ کَر یی سَر کَر یی تِمَے چھِ اَسہِ دِوان جانکٲری وۄنۍ زَن آسہٕ ہَن نہٕ کاڈنیٹر مطلب أسۍ کیٛاہ کَرٕہَو تَہںٛدِ بغٲر

مگر اِنسانَس مطلب طٲلبہٕ علمَس پَزِ یہِ سونٛچُن کہِ کیٛاہ بہٕ چھُسا یِمَن سۭتۍ یِوان اَصٕل پٲٹھۍ پیش کِنہٕ نہ کیٛازِکہِ یُس أسۍ یورٕ کَرو تِتھُے کَرَن اَسہِ تِم تورٕ تہِ پَتہٕ گوٚو مطلب کاڈنیٹرَن چھِ آسان اَکھ مطلب ذِمہِ دٲری تِمَن چھُ آسان مطلب شُرٮ۪ن نِش فیٖس رَٹُن کیٚمۍ شُرۍ اوٚن فیٖس کیٚمۍ نہٕ اون مطلب کٔژَن رٮ۪تَن ہُنٛد کُس کُس سبجَکٹ کُس شُر کیٛاہ کیٛاہ سَبجَکٹ چھِ ییٚتہِ پَران یہِ چھِ آسان سٲرٕے کاڈنیٹرَس پٮ۪ٹھ مطلب تٔمسٕے تام چھِ آسان سورُے کینٛہہ پَتہٕ اگر اَسہِ تِم کُنہِ ساتہٕ وَنَن کہِ تۄہہِ کیٛازِ اوٚنوُ نہٕ فیٖس مطلب یہِ چھِ تٔہنٛز ذِمہٕ دٲری تِمَن چھِ پِرٛژھُن شُرٮ۪ن مطلب تۄہہِ کیٛازِ اوٚنوُ نہٕ فیٖس یا فیس أنۍ زیٚو وۄنۍ اگر أسۍ کُنہِ ساتہٕ پرٛابلِم آسہِ کانٛہہ فیٖسَس رِلیٹِڈ اَسہِ چھِ سُہ وَنُن تِمَن کہِ نہ أسۍ ہیٚکو نہٕ وٕنہِ أنِتھ کِہیٖنۍ تُہۍ کٔرِو مطلب پانٛژھ شیٚے دۄہ صبر کینٛہہ پرٛابلِم اَسہِ چھےٚ گَرَس منٛز تہٕ أسۍ اَنو فیٖس سُہ چھِ اَسہِ پَتہٕ مطلب پنٛنہِ مطلب انداز تِمَن وَنُن یُس اگر أسۍ اَصٕل پٲٹھۍ تِمَن سۭتۍ کَتھ کَرو کہِ اَسہِ چھِ یہِ پرٛابلِم گَرَس منٛز تِم سَمجھَن تمی آیہِ مگر اگر أسۍ تِمَن سۭتۍ مطلب یورَے زیادٕتی کَرو مطلب یورَے بدتمیٖزی کَرو تِم تہِ کَرَن اَسہِ بدتمیٖزی اورٕ اِسلیے چھِ یہِ سورُے أکِس طالبہٕ علمَس تام کہِ سُہ کِتھ پٲٹھۍ کَرِ کاڈنیٹرَس سۭتۍ کَتھ تہٕ پَتہٕ کَرِ تٔمِس اورٕ تہِ کاڈنیٹر کَتھ اگر سُہ یورٕ تٔمِس تٔمیٖز سۭتۍ کَرِ کَتھ سُہ تہِ کَرِ تٔمِس اورٕ تٔمیٖز سۭتۍ سُہ کَتھ اگر أسۍ تٔمِس یورٕ بدتمیٖزی کرِ تہٕ سُہ کَرِ تہِ مطلب وَنہِ نا أمۍ أمۍ کٔر بدتمیٖزی کیٛازِکہِ ہمیشہِ گژھِ لوٚکٹُے گژھِ مطلب بٔڑِس سۭتۍ مطلب عزت تھاوُن اسلیے پَزِ ہمیشہِ أکِس طٲلبہٕ علمَس پنٛنِس دٮ۪ماغَس منٛز یہِ شُعور کَرُن پٲدٕ کہِ کاڈِنیٹر چھِنہٕ آسان مطلب یہِ کِہیٖنۍ تہِ نہٕ مطلب یہِ تہِ آسان أکِس مطلب أمِس تہِ چھُ أکِس ٹیٖچَر سُنٛد عہُدے آسان أمِس تہِ پَزِ اَسہِ سُے رٮ۪سپٮ۪کٹ دیُن یُس أسۍ أکِس ٹیٖچَرس چھِ دِوان